یہِ چھُ وَنان تُہنٛد نَقشہٕ تہٕ نقٲشِی سیٚکٹرُک سانٮ۪ن علاقَن منٛز کِتھٕ پٲٹھۍ چھِ أسۍ یہِ کِتھٕ پٲٹھۍ چھِ أسۍ بٲگٕراوان مُلکَن منٛز تہٕ بیٚیہِ ہسا سانٮ۪ن تہذی تہذیٖبی ہُنٛد سُہ رول اَکھ بیٚیہِ ہسا امِچ ہیرِٹیج بیٚیہِ ہسا سُہ کیٛاہ وَنَو أسۍ تَتھ یُس أسۍ لایِق أسۍ چھِ وَنان مذہبی ٹریڈِشنٕز ہِٹ ٹریڈِشنٕز ونَو نا اَسہِ ہے یہِ چھِ اَسہِ لاگنُک طریٖقہٕ بیٚیہِ ہسا تِم نِشٲنی بیٚیہِ ہسا تِم ویٚلیوٗز اَگر أسۍ کَتھ کَرَو آٹُک تہٕ کرٛافٹَن ہُنٛد وُنکٮ۪ن ہسا چھُ نقٲشی پوٗرٕ دُنیاہَس منٛز واریاہ فیمَس بیٚیہِ ہسا چھِ أسۍ وُنکٮ۪ن ہسا چھُ سُہ نفر ماننہٕ یِوان تِکیٛازِ یہِ ہسا چھُ اَکھ اَکھ تٮُ۪تھ اَکھ سِکِل یُس ہسا ٹَفٕے چھُ تِکیٛازِ یہِ نسا چھُنہٕ تِتھٕ پٲٹھۍ سانہِ تہذیٖبی تَمَدُنَس منٛز لَبنہٕ یِوان کِہیٖنٛۍ نہٕ یہِ ہسا چھُ اَکھ سخت اَکھ کٲم یُس اِنسان ہسا یہِ کَرِ تٔمۍ سُنٛد دٮ۪ماغ ہسا گَژھِ آسُن تِتھُے مظبوٗط تٔمِس ہسا گَژھِ آٹوٗمیٚٹِکٕلی چھِ اِنسان وَنان کہِ یُس اِنسان ہسا اَصٕل کارکردگی کَرِ تٔمۍ سٕنٛدِ خٲطرٕ ہا چھُ سُہ اوس تٔمۍ سٔنٛد خٲطرٕ ہسا چھِ سماجَس منٛز تٔمِس ہسا چھِ پانَے اَکھ ناو بنان تٔمِس ہسا چھِ پانَے اَکھ درجہٕ بنان یِہَے ہسا چھُ یہِ وَنان